اسلام علیکُم اَسہِ اوس نا تۄہہِ نِش شوٗ اوٚنمُت مگر اَسہِ چھُ تتھ سایزُک اِشوٗ اَسہِ اوس اوٚنمُت ستھ نمبر حظ سُہ گوٚو اَسہِ ژھوٚٹ وۅنۍ چھُ اَسہِ ٲٹھ نمبر ضروٗرت بیٚیہِ حظ اوس اَسہِ وُچھُن یہِ تۄہہِ ما حظ چھُو اَتہِ بیٚیہِ کیٚنٛہہ سُپیٚشَل اَتہِ کانٛہہ شوٗز ووتمُت نَیہِ برٛینٛڈُک اَد حظ ٹھیٖک حظ چھُ اَسہِ حظ کَریو تَوَے فون